أسۍ جِناب ییٖز بٔڈ شاپِنٛگ کٔر تۄہہِ نِش رۄپیَس ساسَس ہٮ۪تۍ چیٖز پَتہٕ دِکھ نہٕ ژٕ اَسہِ رۄپیَس پانٛژھ ہتھ ڈِسکاوُنٛٹ سُہ کیٛاہ فٲیدٕ آو مےٚ تُہٕنٛدِس دُکانَس پٮ۪ٹھ یُن ژٕ وُچھ پانٕے مال کوٗتاہ ہیوٚت وۅنۍ کَر حظ مہربٲنی مےٚ پٮ۪ٹھ نسا وۅنۍ کَرُس کیٚنٛہہ تھوڑا بہت کَرُس توتہِ ہے نہَ کیٚاہ چھُکھ وَنان ژٕ وار چھُنہٕ کیٚنہہ وار چھُ آسان ژٕ کَر اَتھ تھوڑا اَتھ چھُ وار ہے نسا وار چھُ اَتھ چلو وۅنۍ دِس نظرا پنٕنہِ حِساب گژھِ سا کیٚنٛہہ کِنہٕ نہَ